اَکھ ٲٹھ زٕ ساس ژور ترے پانٛژھ زٕ ساس اَکھ زٕ سَتھ کُنوُہ شَتھ پانٛژھ نَمَتھ سَتھ دَہہ اَردَہہ شَتھ پَنٛژَہ ٲٹھ ژور سَدَہہ شَتھ کُنترہ